اَسلام علیکُم اَسہِ چھُنہٕ سیرینگر چھُ وۄنۍ یِوان ماننہٕ توتہِ ییٚتہِ چھِ وارِیاہ یِم ییٚتہِ زن چھُ یہِ میٖڈیا ویٖڈیا نِوٕز وِوٕز چنلہٕ چھِ آسان گرٛیٹر کشمیٖر نِوٕز پیپر آفتاب چھُ آسان کشمیٖر عظمیٰ چھُ آسان یِم چھِ ییٚتہِ یِوان پنہٕ یہِ تہٕ یِم چھِ صُبحٲے صُبحٲے یِم بِچٲرۍ لڑکہٕ یِم تھوڑا کمٕے بیروزگار آسان تہٕ یِم چھِ صُبحٲے صُبحٲے یِم لٔڑکہٕ بِچٲرۍ صُبحس پانٛژی شےٚ یی بجہِ نیران تہٕ گَرٕ پتہٕ گَرٕ یِم اخبار وخبار ترٛاوان تہٕ چھِ أسۍ تہِ روزان أسۍ تہِ چھِ سُہ اَنان گَرٕ اخبار آفتاب تہِ چھِ اَنان کشمیٖر عظمیٰ تہِ چھِ اَنان تہٕ اَمہِ سۭتۍ چھِ یِم سرینگرس منٛز کٔشیٖرِ منٛز یا باقین ملکن منٛز کیٛاہ کیٛاہ چھُ اَنان تہٕ چھِ وٕچھان أسۍ پَران کَران تمی پٮ۪ٹھ اُرود نِوٕز پیپر تہِ چھُ آسان کشمیٖر کٲشُر نِوٕز پیپر چھُنہٕ وٕنۍ خاص کانٛہہ تہٕ البتہ اِنٛگلِش نِوٕز پیپر چھُ آسان اُرود تہِ چھُ آسان بیٚیہِ چھِ اَسہِ یِمَے کٮ۪بلہِ ویبلہِ ییٚتہِ ڈِش وِش تہٕ تتھ پٮ۪ٹھ تہِ چھُ دوٗر درشن نِوٕز یا اَسہِ چھِ ییٚتہِ پنٕنۍ دوٗر درشن چنل کٲشٕر چنل چھِ تتھ پٮ۪ٹھ تہِ چھےٚ نِوزِ مگر کٲشٕر کٲشرِ یَتھ منٛز یہِ چھِ آسان کٲشٕر لنٛگویج منٛزٕے چھِ آسان تہٕ ہٮ۪کان چھِ یُس نہٕ بِچور نہٕ ہٮ۪کان چھُ اُردو انٛگلِش سمجِتھ تہٕ سُہ چھُ ہٮ۪کان سُہ دوٗر درشنٕچ کٲشٕر نِوٕز بوزان تہٕ پَران بوزان ہٮ۪کان ییٚتہِ چھُ یِتھَے کٔنی زن چھُ ییٚتہِ باقٕے چنلہٕ تہِ چھِ یَتھ پٮ۪ٹھ تہٕ تتھ پٮ۪ٹھ تہِ چھِ کٔشیٖرِ ہِنٛز الگ الگ نِوزٕ تہِ وَنان ییٚتہِ چھُ میٖڈیا تہِ ٹھیٖک بیٚیہِ چھُ آز اِنٛٹرنٮ۪ٹ تہٕ تتھ پٮ۪ٹھ تہِ چھُ ہر ہر طریٖقچہِ آوازِ منٛز ہر طریٖچہِ لٮ۪نٛگویجہِ منٛز ہٮ۪کان بوزِتھ نِوزٕ فیس بُک ٲسٕنۍ اِنسٹاگرام ٲسِنۍ یوٗٹوب ٲسِنۍ تہٕ آز چھُ بیٚیہِ اِنٛٹرنٮ۪ٹسٕے پٮ۪ٹھ وٕچھان سٲری نِوٕز پیپر وِوٕز پیپر تہِ چھِ ٲتھۍ پٮ۪ٹھ نیران اگر نہٕ اَنو تہِ یِم کاغذ ورق آفتابٕکۍ تہٕ گرٛیٹر کشمیٖرٕکۍ تویتہِ فونس پٮ۪ٹھ تہِ چھِ تِم نیران تہٕ پران چھُ اِنسان تَمہِ پٮ۪ٹھ تہِ ییٚتہِ چھِ أسۍ روزان ٹھیٖک پٲٹھۍ کہِ ہورٕ یور آ ہورٕچ خبر وبر تہِ چھِ أسۍ آرام سان بوزان شامس شامس چھِ نِوزٕ چَلان دۄہس کیٛاہ گوٚو سُہ تہِ چھِ وٕچھان یا دۄہس آمی ییٚمہِ وِزِ تہٕ کیٛاہ چھُ چَلان تہٕ سُہ تہِ چھُ اِنٛٹرنٮ۪ٹہٕ پٮ۪ٹھ چَلان وَنہِ کُنہِ جایہِ کیٚنٛہہ زیادٕ پَہن چھُ گژھان تہٕ سُہ تہِ چھُ تیٚلہِ ٹی وی یس پٮ۪ٹھ وٕچھان تہٕ چھُ آسان تَتہِ سُہ لایِو چَلان ہر کُنہِ جاین اِس لیے چھِنہٕ ییٚتہِ سۄ پرٛابلِم کیٚنٛہہ ییٚتہِ چھُ اصٕل پٲٹھۍ أسۍ ہٮ۪کان نِوٕز وِوٕز بوزِتھ ییٚتہِ چھُ اصٕل پٲٹھۍ اخبار ٲسِنۍ ٹی وی ین پٮ۪ٹھ نِوزٕ ٲسِنۍ پنٕنۍ چنل چھِ کٔشیٖرِ ہِنٛز چنل چھِ تتھ پٮ۪ٹھ چھِ نوزٕ یِوان دوٗر درشن نِوٕز چھِ رایزِنٛگ کشمیٖر چھِ نِوٕز پیپر چھُ بیٚیہِ یہِ میٖڈیا چھِ یِم سوشل میٖڈیا چھِ یِمَے فیس بُک ویس بُک تہٕ تَمہِ پٮ۪ٹھ تہِ چھِ ٲسۍ آرام سان یِم سارے نِوزٕ وِوزٕ ہٮ۪کان پٔرِتھ کٔرِتھ بوٗزِتھ کٔرِتھ یَتھ لنٛگویج منٛز یہِ ہسا وۄنۍ چھُ اتھ پٮ۪ٹھ تہِ یِم وارِیاہ فیس بُکس پٮ۪ٹھ یا یوٗٹوب چنلن پٮ۪ٹھ تہِ وارِیاہ یِم چنلہٕ تہِ یِم صِرف کٲشٕر پٲٹھی یٲژ چھِ کتھ کَران کٲشٕر پٲٹھۍ چھِ وَنان یا یِمن کُنہِ جایہِ کیٚنٛہہ چھُ آسان گوٚمُت تِمن انٹَروِو کَران کٲشٕر پٲٹھۍ کَران تہٕ سٲری چھِ سمجھان یِم نہٕ بِچٲرۍ انٛگلِش اُردو ہٮ۪کان سمجتھ یا ؤنِتھ کٔرِتھ تِم چھِ تَمہِ وِز پنٛنی آوازِ منٛز ہٮ۪کان بوٗزِتھ تہٕ کَران چھِ أسۍ یہِ نِوٕز وِوٕز چھِ اَسہِ توٗرۍ واتان گرنٕے منٛز اَمِچ چھَنہٕ دِقت گَژھان اَسہِ ییٚتہِ کِہیٖنۍ تہِ کِہیٖنۍ تہِ دِقت چھَنہٕ گژھان اَسہِ ییٚتہِ سُہ چھُ اصٕل پٲٹھۍ را روزان صُبحٲے چھِ اخبار تہِ واتان برٛونٹھ کالہِ اوس نہٕ زیادٕ یِم اِنٛٹرنٮ۪ٹ وِنٛٹرنٮ۪ٹُک قٕصہٕ تہِ کِہیٖنۍ تہٕ تَمہِ وِزِ ٲسۍ صُبحٲے آسان اخبار ٲسۍ واتان البتہ آز تہِ چھِ واتان اخبار أسۍ تہِ چھِ اَنان واتان چھِ اخبار اخبار پرنس منٛز چھُ الگٕے مزٕ یِوان یہِ فونہٕ پٮ۪ٹھ نِوزٕ وِوزٕ وٕچھنہِ چھِنہٕ زیادٕ پسنٛد گژھان کیٚنٛہہ البتہ اخبار پرُن وَرُن تتھ پٮ۪ٹھ اوس مزٕ لگان تہٕ وٕنہِ چھِ بہٕ تہِ چھَس پران یہِ اردو اخبار وخبار چھُ لاگان مزٕ تہٕ پران چھِ تہٕ وٕچھان چھِ تَمے پٮ۪ٹھ نِوزٕ سُہ دِقت چھَنہٕ اَسہِ ییٚتہِ یِوان کٕہۭنۍ تہِ ییٚتہِ چھُ اصٕل پٲٹھۍ نِوزن ہُنٛد سورٕے حِساب کِتاب ہٮ۪کان بوٗزِتھ